یِتھُے مےٚ باسہِ زٕ ترٛےٚ مِنٹ گٔیہِ بہٕ یِمہٕ واپس اَسَلامُ علیکُم وَرحمتُہ اللہ وَبَراکاتُہ تُہۍ چھِو ٹھیٖک پٲٹھی اَصٕل پٲٹھۍ کیٛاہ چھِو کران الحمدُاللہ آ شُکُر رۅبس کُن آ بِلکُل کٲم بَڈِ بہتریٖن بہتریٖن کٲم کَران زِ زبردس مطلب پش چھُ بَناوُن اَسہِ پش اَچھا اَسہِ چھِ گِلاس ژور پانٛژ کُلۍ چھِ اَسہِ گِلاسہٕ آ آ وارِ اَسہِ چھِ وارِ منٛزٕے گِلاس زٕ ترٛےٚ کُلۍ چھِ بیٚیہِ چھِ ہُتہِ اَکھ زٕ کُلۍ گوٚو تَمہِ منٛز چھِ أسۍ اَکھ زٕ کُلۍ مطلب کٕنان کَران کٲم تَتھ چھِ أسۍ پانس تھاوان تِم تہٕ رِشتہٕ دارن وِشتہٕ دارن بٲگراوَن کَران تہٕ پانٛژ شےٚ کُلۍ چھِ اَسہِ تَمہِ منٛز کٕنان وۅں گوٚو تَتھ چھِ وۅں تتھ چھِ وَسان گِلاس مگر وارِیاہ گِلاس چھِ وَسان وارِیاہ اَسہِ ؤتھۍ پَرُس أکِس گِلاس کُلِس سَتتھ ڈَبہٕ گِلاس آ وارِیاہ اَصٕل گِلاس گِلاس کُلۍ چھِ مےٚ باسان واریاہ ٲسۍ لگ بگ آسان مےٚ باسان یِہَے سَتھ ٲٹھ نَو ؤری پرٛٲنۍ گِلاس کُلۍ آسان تِم اَتھ چھِ وقتس پٮ۪ٹھ باضٲبطہٕ پٲٹھٮ۪ن وَقتس پٮ۪ٹھ مطلب کَران یہِ دَوا پٲشی وَوا پٲشی گَژھان تہٕ یِم چھِ ٹھیٖک ٹھاک مطلب گَژھان یہِ مٮ۪وٕ دِوان بیٚیہِ بہتریٖن مٮ۪وٕ آسان سُہ ڈبُل گِلاس چھِ یِم چھِ آسان ڈَبُل گِلاس تَمے مگر بیٚیہِ بہتریٖن رنٛگ بیٚیہِ گَژھان گۄڈے تیار مطلب یَتھ منٛز یہِ أرلی یَتھ منٛز

آ مگر چھِ مگر یِمن سایِز سُے ڈَبل ڈَبل یِم ڈَبل گِلاس چھِ تَمیُک سایِز چھُ یِمن مگر آ بوٚڈ سایِز بوٚڈ سایِز بیٚیہِ بیٚیہِ گَژھان اَصٕل وۄزٕلۍ گِلاس گَژھان آ ماز گِلاس ماز گِلاس

نَہ کَم کَٹٲے چھِ أسۍ یِمن کَران اَکہِ ؤری نہَ کیٚنٛہہ بٮ۪کہِ ؤری چھِ کَران أسۍ یِمن کَٹٲے تہٕ پانس نہٕ کیٚنٛہہ اَسہِ چھِ پرٛٲریُس کٔرمٕژ کَٹٲے یہِ مطلب یہِ اَتھ گوٚو اَکھ ؤری گوٚو مَنٛزٕ یہِ چھُ دوٚیمِس دوٚیِم سیٖزن چھُ تَنہٕ پٮ۪ٹھ

اَتھ چھُ اَکھ اَکھ سیٖزن اَکھ سیٖزن چھُ اَتھ گوٚمُت دوٚیِم سیٖزن چھُ مگر یِم چھِ زیادٕ تٔھدۍ مطلب گٔمٕتۍ کیٛاہ پھہلٲیَتھ چھِ یِم مطلب دٔچھِنۍ کھوؤرۍ پھہلٲیِتھ لَنٛجہِ ونٛجہِ کیٛاہ دٔچھِنۍ کھووٕرۍ مگر یہِ چھُنہٕ کیٛاہ چھِ وَنان یہِ تھٔدۍ چھِنہٕ یِم زیادٕ کیٚنٛہہ مطلب والٕنۍ چھِ یِم آسانٕے مےٚ باسان ڈَبس ڈَبس زٕ ڈاے ہتھ وَسن اَتھ آ کُل مِلا کر وَسن ڈاے ہتھ ڈبہٕ پَرُس کُن اَسہِ پانٛژسَتتھ رۄپیہِ کُن اَسہِ ڈبہٕ آ کِلوُن ڈبہٕ کُن اَسہِ پانٛژسَتتھ رۄپیہِ مگر مگر شےٚ مگر شٮ۪ٹھن شٮ۪ٹھن رۄپین پٮ۪ٹھ نَے چھم بَرابٔری کیٚنٛہہ پَرُس اَسے کُن پَرُس پانٛژسَتتھ رۄپیہِ اچھا اَچھا مگر یہِ مگر یُس یہِ مگر یُس یہِ سون گِلاس چھُ یہِ چھُ چَلان بَڈٕ بہتریٖن یہِ چھُ اَصٕل گِلاس اَچھا اَسا مطلب مگر شیٹھ گوٚو نا کَمٕے پَہنَتھ توتہِ کٔرۍ تِہوس پَرُس اگر پانٛژ سَتتھ کُن یُہُس دِیو توتہِ سَتتھ دِیو اَدٕ حظ چَلو پانٛژٕہٲٹھ رۄپیہِ گوٚو تیٚلہِ سودا سَے کَر دِیو تُہۍ یِم یِم کَر سوٗزِووٕ گِلاس والن وٲلۍ کَر سوٗزِہوٗکھ

چَلو تیٚلہِ چھُسَو بہٕ یِم بہٕ چھُسو بٹہٕ وار آتھوار چھُس بہٕ تیٚلہِ گَری آسان

چَلو ٹھیٖک حظ ٹھیٖک حظ چَلو بِہِو رۅبس حَوال او کے